پروڈکٹ اَکھ کوٚڑ مےٚ تہٕ میانۍ پازٹِو ایٚکٕسپیٖرینٕس چھِ اَتھ سۭتی یی کہِ مےٚ ییٚمہِ خٲطرٕ یہِ کڑیو سُہ چھِ اتھ برابر ہنڈرڈ پٔرسنٛٹ یہِ چھُ واریاہ اَصٕل تہٕ بیٚیہِ او اوس یہِ ایویلیبٕل تہٕ یہِ ووت کَم وقتَس تام مےٚ نِش